یُس چیٖز مےٚ خۄش چھِ گژھان پنٛنِس قصبس منٛز یا پنٛنِس شہرس منٛز سُہ وٕچھو أسۍ وٕنۍکٮ۪ن وٕنۍکٮ۪ن چھِ مےٚ گژھان پنٛنِس شہرَس منٛز چھِ مےٚ گژھان اوٗڑی اوٗڑی سایڈ چھِ مےٚ گژھان خۄش تِکیازِ تَتہِ چھِ واریاہ زیادٕ نٮ۪چرل مطلب قُدرٔتی قُدرٔتی نظارٕ چھِ تَتہِ واریاہ زیادٕ تَتہِ چھُ آب خۄشوُن آب تَتہِ چھِ کُلۍ مطلب تِم تِم چھ اِنسانَس دِل نِوان تِم کُلۍ یا شہر سایڈ چھِ واریاہ زیادٕ مغل بغل باغ چھِ تَمہِ سایڈٕ شالمٲر چھِ نِشاط چھِ ہٲروَن چھِ یا سرینَگر سایڈ یہِ یِمہٕ تِم یِم یَپٲرۍ سۄ سٕماٹ سِٹی چھَکھ بَنٲومٕژ تَپٲرۍ تِم چیٖز تہٕ سُہ تِمَن گاڈنَن ہُند سُہ آب تِمَن گاڈنَن ہٕنٛدۍ تِم پوش تَپٲرۍ سُہ مطلب سُہ ڈَلُک سُہ نظارٕ سریٖنَگرَس منٛز یہِ چھُ قُدرٔتی نظارٕ تَپٲرۍ یُس واریاہ زیادٕ خۄشوُن چھُ واریاہ زیادٕ خۄش چھِ مےٚ گژھان تِم کُلۍ کٔٹۍ سُہ آب سُہ درٛمُن سُہ چھُ اِنسانَس دِل نِوان یا اوٗڑی سایڈٕ تِم کُلۍ سُہ آب سُہ چھُ زَنہٕ سُہ چھُ زنہٕ آسان باسان اِنسان چھُ دَپان مطلب بہٕ وتھہٕ ہا تہِ نہٕ ییٚتَس تھوٚد کِہیٖنۍ تہِ نہٕ تِمَے یِمے تَوَے چھِ مےٚ یِم چیٖز گژھان خۄش مطلب یہِ قُدرٔتی اَگرَے کانٛہہ چیٖز چھِ آسان تیُتھ یُنیٖک تیُتھ مطلب اِک مطلب یُہ یَتھ ہیوٗ آسی نہٕ کینٛہہ سُہ چھُ اِنسانَس گژھان واریاہ زیادٕ خۄش یا پنٛنِس شہرَس منٛز یِہوٚے یِمہٕ یِم گاڈَن یِم یِم بَنٲیمٕتۍ چھِکھ برٛنہمیو لُکو تِمو چھِ تِم واریاہ زیادٕ خوٗبصوٗرت بَنٲیمٕتۍ اِنسان چھِ آسان سونٛچان مطلب سُہ کیاہ اِنسان چھُ اوسمُت ییٚمۍ یِژھ مطلب ییٚمۍ یِتھۍ چیٖز چھِ بنٲومٕتۍ تمہِ ساتہٕ ییٚمۍ یِتھۍ گاڈن چھِ بَنٲومٕتۍ تَمہِ ساتہٕ تِکیازِ تِم چھِ انسانس دِل نِوان تتہِ چھِ انسانس انسان چھُ تتہِ یوٗت مطلب خۄش گژھان سُہ انسان چھُ آسان ونان مطلب بہٕ نیرہا تہِ نہٕ ییٚتس تہِ نہٕ کِہیٖنۍ تہِ نہٕ تِکیازِ تتہِ چھِ تِمو واریاہ اَصٕل شو تِمو دیُتمُت تَتھ تِمَن گاڈنَن یا تَپٲرۍ تَتھ ڈَلَس سُہ آب کوٗتاہ خۄش چھِ گژھان اِنسانَس وُچھُن تِم کُلۍ کٔٹۍ کۭتیٛیاہ خۄش چھِ گژھان اِنسانَس وُچھِنۍ تَتس بِہُن تَتَس بِہُن کوٗتاہ خۄش چھِ گژھان ییٚلہِ تَتس تِمَن گاڈنَن منٛز یا تَتَس تَتس جایہِ اِنسان چھُ بیٚہوان اِنسان چھُ دَپان مطلب بَس یِتُے چھُ دُنیا یِہوٚے چھِ جنت کیاہ مطلب اِنسان چھُ دَپان کۭژاہ مطلب کۭژاہ مطلب کۭتیٛاہ چیٖز چھِ خۄدایَن تھٲیمٕتۍ سانہِ خٲطرٕ ییٚمہِ نِش أسۍ محروٗم چھِ روزان مطلب أڑۍ أڑۍ چھِنہٕ گژھان وٕچھنہِ مگر یِمَن جایَن گژھِ گَژھُن یِم جایہِ گژھن وٕچھنہِ یِم جہِ یِمَن یِمَن جایَن نِش گژھنہٕ سۭتۍ وُچھنہٕ سۭتۍ اِنسانس کوٗتاہ سکوٗن چھِ یِوان یا تِم جایہِ کوٗتاہ خۄش چھِ گژھان اِنسانَس اِنسان تَتَس بِہُن یا کینٛہہ یِمَے جایہِ چھِ مےٚ گژھان پنٛنِس شہرس منٛز یا پنٛنِس قصبس منٛز خۄش یِمَے گاڈَن یِمَے پارکہٕ پنٛنہِ پنٛنِس قصبَس منٛز پَنُن قصبہٕ چھِ اَسہِ ماگَم تَتہِ چھِ کُنٛزَر پارَک ہۄتہِ چھِ واریاہ زیادٕ خوٗبصوٗرَت تَتہِ تہِ چھِ واریاہ زیادٕ مَطلَب ییٚمۍ سۄ بَنٲومٕژ چھِ یا ییٚمۍ سۄ کیٛاہ چھِ بَنٲومٕژ چھِ تٔمۍ تہِ کیٛاہ چھِ سۄ بَنٲومٕژ واریاہ زیادٕ خوٗبصوٗرت چھِ سۄ پارَک تہِ یِمَے چیٖز چھِ مےٚ گژھان پنٛنِس شہرَس منٛز یا پنٛنِس قصبَس منٛز چھِ مےٚ یِمَے چیٖز چھِ مےٚ گژھان واریاہ زیادٕ خۄش